أسۍ چھِ یژھان یُس کٲشِر لَنٛگویج چھےٚ سۄ سۄ گژھِ باینٲ بایِنٲلی تہٕ قومی اتھہَس پٮ۪ٹھ واریاہ کیٚنہہ عروٗجَس منٛز یِنۍ مگر ایز مگر یُس یہِ ہِنٛدُستانُک یَتھ منٛز یہِ چھُ یِوان تَتھ منٛز چھِنہٕ سٲنۍ کٲشِر لَنٛگویج آفِشلی یِوان کِہیٖنۍ نہٕ اَسہِ پَزِ پَنٕنۍ کٲشِر لَنٛگویج زیادٕ کھۄتہٕ زیادٕ پوسچَر دیُن اَسہِ پَزِ پَنٛنہِ کٲشِر لَنٛگویج زیادٕ کھۄتہٕ زیادٕ استعمال کَرٕنۍ اَسہِ پَزِ پَنٛنٮ۪ن لۄکٹٮ۪ن بَچَن بَڑٮ۪ن سارِنی لۄکٹٮ۪ن جَوانَن وَ وَنُن کہِ اَسہِ پَزِ کٲشِر لَنگویج مَنٛزٕے کَتھ کَرٕنۍ بیٚیہِ یۄس سٲنۍ کٲشِر لَنٛگویج چھےٚ یہِ چھےٚ اَکھ واریاہ محتپوٗن لَنٛگویج یہِ چھےٚ اَکھ کہ یہِ چھِ اَسہِ پَنُن پَنُن یِتھ کٔنۍ ہر کہ ہِنٛدُستانکِس ہر أکِس حِصَس منٛز پَنُن پَنُن کَلچَر چھُ آسان اَسہِ تہِ چھےٚ یہِ پَنٕنۍ کَلچَرَل لَنٛگویج اَسہِ پَزِ پَنٛنِس مادٕری زبانہِ دِنۍ زیادٕ کھۄتہٕ زیادٕ پوسچر اَسہِ پَزِ زیادٕ کھۄتہٕ زیادٕ پَنٕنۍ مادوٗری زبان برٛونٛٹھ پَکناوٕن اَسہِ پَزِ پنٛنٮ۪ن بَچَن سُکوٗلَن یوٗنِیوَرسِٹیَن بیٚیہِ ہر کُنہِ اِدارَن منٛز کٲشِر زبانہِ ہُنٛد استعمال کَرُن بیٚیہِ سانٮ۪ن لایبرٔرِیَن منٛز تہِ گژھِ آسٕنۍ سانٮ۪ن کٲشِرٮ۪ن کِتابَن ہُنٛد سِلسل کٲشِر کٲشُر یُس اَکھ یہِ زبان چھےٚ یہِ چھےٚ اَکھ وا یہِ چھےٚ واریاہ آسان واریاہ اَصٕل مٔدٕر زبان یہِ چھےٚ أسۍ ہٮ۪ک أسۍ ہٮ۪کون یہِ پَنُن بَچہٕ آرام سان ہیٚچھنٲوِ یُتھٕے زَنہٕ گَرِ پٮ۪ٹھَے پنٛنِس بَچَس أسۍ کٲشُر ہیٚچھناوَو سُہ سَمجہٕ یہِ تیٚلہِ تیٚلہِ تَرِ تٔمِس بٔڑِتھ تہِ سَمجھ سُہ ہیٚکہِ یہِ لٮ۪کِتھ تہِ بیٚیہِ چھِ أسۍ گورمٮ۪نٛٹ کٔرِنۍ اَتھ منٛز زیادٕ کھۄتہٕ زیادٕ یہِ کہِ یہِ گوٚژھ یہِ کٲشِر لَنٛگویج یِنۍ ہر کُنہِ جایہِ بورڈَن سایِن بورڈَن ہر کُنہِ جایہِ لٮ۪کھنہٕ تاکہِ اگر اَکھ کٲشُر بیٚیہِ بیٚیہِ کُنہِ مُلکَس منٛز گژھِ تٔمِس گژھِ سہوٗلیت پَنُن کٲشِر زبان وٕچھِتھ تٔمِس گژھِ سہوٗلِیت ہر کانٛہہ چیٖز پَرزٕناونَس پَنٛنٮ۪ن شُرٮ۪ن بَڑٮ۪ن ہر کٲنٛسہِ چھَس بہٕ یِہوٚے التجا کران پَنٛنہِ زبانہِ دِیُو پوسچر پَنٕنۍ زبان پَکنٲیِو برٛونٛٹھ یہِ چھےٚ اَکھ محتٕپوٗن زبان شُکریہ